ہیٚلو اَسلامُ علیکُم تُہۍ چھِو حظ ٹھیٖک پٲٹھۍ اَصٕل پٲٹھۍ صحت چھِ حظ ٹھیٖک اَہَن حظ اَصٕل پٲٹھۍ ٹھیٖک پٲٹھۍ اَسہِ حظ اوس یہِ گَرِ خٲطرٕ سامان اَسہِ اوس گَرِ فَنٛگشَن وَنٛگشَن گَرٕ خٲطرٕ اوس سامان ضوٚرَتھ اَسہِ اوس یہِ ہے آ کارِ کھٲر چھِ أسۍ گَری یَن پانس گَرَس منٛزٕے یَن اہن حظ

اَسہِ چھِ نہ حظ نہ اَسہِ چھِ خانٛدرٕک چھِ حظ آ آ اَسہِ چھِ یِہے مطلب گَرٕ سامانٕچ ضوٚرَتھ یِم مصالہٕ وصال یہِ مطلب خانٛدرَس منٛز چھِ فَنٛگشَن منٛز لَگَن وازٕوانَس اَسہِ چھِ تٕمَے چیٖز ضوٚرَتھ اہن حظ سُہ سورُے لگ بگ تھٲے میٚکسِمَم ٲٹھ کِلوٗ لیٚدٕر تہِ تھٲیِو پانٛژھ شےٚ کِلوٗ سُہ تھٲیِو اوٚڑ کِلوا بٲدیان تہِ تھٲیُو زٕ ژور کِلوٗ بٲدیان چھِ کَم یوٗز گژھان گٮ۪و لَگن میٚکسِمَم پانٛژھ دَہ کِلوٗ گژھن آسٕنۍ اَرینٛج ہوٚکھ دۄد تہِ تھٲیِو ٹیٖن جورہ آ کیٛازِ تُہۍ کٔرِو نا ہوم ڈِیلؤری چھِو نا تُہۍ کَران ٹرانسپورٹ چھُ نا تۄہہِ ایٚولیبٕل کِہیٖنۍ نہ حظ یِمَے مصالہٕ وصالہٕ سٲری اَتھ منٛز چھِ یِوان ٲلہٕ دالچیٖن بٕڈٕ ٲلہٕ یِم گژھن سٲری آسٕن مَرٕژ چھِ روٚنٛگ چھِ یِم چیٖز چھِ لَگَان اَتھ منٛز نہ حظ ہُہ اَتھ منٛز گَژھن سرٛوٗٹی تہِ آسَن اَتھ منٛز گَژھَن یِم پوڈَر تہِ گٔژھ تھوڑا آسٕنۍ یَن شُملا مِرچ تہِ گژھن آسٕنۍ بیٚیہِ گَژھن مطلب چھُنہ یہِ کۄرمَس خٲطرٕ لَگان سُہ الگ یہِ تٕم تہِ گَژھن آسٕنۍ حظ آ اہن حظ اَکھ زٕ ٹیٖن گژھن آسٕنۍ اگر حظ تھٲیِو تہٕ لگَان چھِ فنٛگشَن منٛز چھُ لگَن ہر کانٛہہ چیٖز ضوٚرَتھ یہِ فگشن منٛز چھُنہٕ چیٖز ویٖز گژھَن زایہِ کینٛہہ اگر ۂے تٲیِو تھٲیو یِہے ڈرٛے فرٛوٗٹ تھٲیِو سورٕے بادَم تھٲیو کاجوٗ کِشمِش اۭں کِلوٗ جورہ تھٲیُو مِکسٕڈَس منٛز بیٚیہِ أتھۍ منٛز ناریَل واریل تہِ ناریَل چھِ لَگان یَکھ نہٕ وٮ۪کھ آسہِ ترٛاوانَس تہٕ بیٚیہِ کِشمِش کِمِش تھٲے زیٚو زیادَے پہم ہُمہِ کھۄتَن وازٕ ہہ وازٕ کوٚر اَسہِ ییٚتہِ چھُنہ ییٚتہِ کہِ وازٕپو کیٛاہ چھِ اَتھ وَنان آ وازٕ پوٗر تہٕ کیٛازِکہِ تَتِکۍ وازٕ چھِ یِوان مانٛنہ حظ اچھا اچھا ٹھیٖک چھُ اچھا اسلام علیکُم بِہِیو خۄدایَس حوالہ